یُس ہسا اکھ لۄکُٹ کاروبار چھُ ییٚمہِ نِش بہٕ وٲقف چھَس سُہ سا چھُ مےٚ باسان ؤنکیٚن کِس وقتَس منٛز مطلب کہِ ڈوٗنۍ ڈوٗنۍ بِزنٮ۪س مطلب ڈوٗںۍ ہیٚوان کٕنان مطلب ڈوٗنٮ۪ن ہُند کاروباز گۄڈٕنیٚتھ ییٚلہِ ہسا أسۍ کانٛہہ مطلب کہِ ڈوٗنۍ کُل چھِ ہیٚوان مےٚ سا چھِ اَتھ منٛز ہسا چھِ مےٚ واقفِیت ییژاہ زِ ییٚلہِ ہسا أسۍ کانٛہہ ڈوٗنۍ کُلۍ چھِ ہیٚوان أسۍ ہسا چھِ سُہ گۄڈٕ أسۍ ہسا چھِ تَتھ ڈوٗنۍ سُہ سا چھِ أسۍ یِتھٕے پٲٹھۍ ہیٚوان مطلب کہِ اَگر ڈوٗنۍ کُل آسہِ لَوان رۄپیَس زٕ ساس ڈوٗںۍ تَمِکۍ ڈوٗںۍ آسن لَوان رۄپِیس زٕ ساس أسۍ ہسا چھِ أمِس گرٕ وٲلِس نِش گژھان أسۍ ہسا چھِ أمِس وَنان ژےٚ دِمہوے أسۍ ڈوٗنۍ کُلِس رۄپِیَس زٕ ساس سُہ ہسا چھِ دَپان اَدٕ کیاہ دِیو زٕ ساس نہٕ کینٛہہ زٕتوُہ شیٚتھ دِیِو أسۍ ہسا چھِ پَتہٕ تٔمِس زٕتوُہ شیٚتھ رۄپیہِ دِوان پَتہٕ ہسا ییٚلہِ أسۍ اَتھ ڈوٗنۍ کُلِس ڈوٗںۍ چھاننہِ چھِ کھسان یِم ہسا مطلب یہِ گۄدٕنیٚتھ چھِ أسۍ زٕ ساس دِوان یا اکہٕ وُہ شیٚتھ دِمو أمِس گرٕ وٲلِس پَتہٕ ہسا چھِ أسۍ زٕ ساس دِوان ڈوٗنۍ چھانن وٲلِس تِکیازِ یُس ہسا دوٗنۍ چھانٕنۍ کٲم چھِ یہِ سا چھِ واریاہ مُشکِل کٲم آسان تہٕ مےٚ سا چھِ اَتھ منٛز واریاہ واقفیت ہسا چھِ مےٚ اَتھ کاروبارَس منٛز پَتہٕ ہسا ٲسۍ ییٚلہِ اَتھ یہِ ڈوٗنۍ والان چھِ تَتھ ہسا چھِ اکھ ہُم زٕ سا تہِ یِوان فٲیدٕ بیٚیہِ چھُس یِوان ہُمہِ سُند مطلب کہِ اَگر أسۍ یہِ ڈوٗنۍ کُل یہِ ہیٚوت ووں اَسہِ اکھ گٔے ہُم زٕ ساس بیٚیہِ گٔے یِم زٕ ساس گٔے ژور ساس بیٚیہِ گٔے زٕتووُہن شیٚتن چھِ أسۍ ڈوٗنۍ کُل ہیٚوان زٕ ساس چھِ أسۍ گٔے دۄیہِ تٲجی شیٚتھ پَتہٕ ہسا ییٚلہِ اَسہِ اتھ تِم ڈوٗنۍ والان چھِ اَتھ نہ سا چھُنہٕ دۄیہِ تٲجِین شیٚتن ڈوٗنۍ وَسان کیٚنہہ اَتھ اَگر أسۍ حِساب چھِ کران اَتھ ہسا چھِ أسۍ والان شیٚن ساسَن ڈوٗنۍ مےٚ سا باسیٚو اَتھ منٛز مطلب کہِ واریاہ یِم ہسا دِلَچسپ کَتھٕ چھِ تِم ہسا باسے مےٚ اَتھ منٛز یہِ تہٕ پَتہٕ ہسا چھِ مطلب کہِ ؤنکیٚن کِس وقتَس دورَس منٛز اَگر أسۍ وُچھو ؤنکیٚنس ہسا چھِ کٔشیٖر منٛز آسان زیادٕ سَیاحن ہُند دور أسۍ ہسا چھِ پَتہٕ تِمن ڈوٗںۍ اَنان پَتہٕ چھِ أسۍ مطلب کہِ زَنہِ اَنان پَتہٕ چھِ تِمن دَپان اَتھ تُلیو یِم چھِلکہٕ یُس تِمن پٮ۪ٹھۍ کِنۍ چھُ آسان پَتہٕ چھِ أسۍ سُہ چھَلکہٕ تِمن زَنٮ۪ن اَتھِ تُلناوان یا ؤنکیٚس ہسا چھِ میشیٖن تہِ أڑۍ چھِ مِشیٖنیو سۭتۍ تُلناوان مَگر أسۍ ہسا چھِ یِموٕے أسۍ ہسا چھِ زَنٮ۪ن اَتھ تُلناوان اَتھ گلر تِکیازِ اَگر أسۍ گۄڈَے مِشیٖن اَنو مِشیٖن مِشیٖن ہسا چھِ یِوان دۄن لَچھَن بَہ نِسبتہِ کہِ اَگر أسۍ تَمہِ نِش وُچھو أسۍ اَنووٚکھ زانہِ دہ دَہن زَنین چھِ أسۍ رۄپیہِ ہَتھ ہَتھ دِوان مطلب کہِ دۄہَس ڈوٗنین کَنجہِ تُلنَس اَگر تِم زَنہِ دۄہَس اَسہِ دَہن بوٚہرین کٔنڈ تُلنو أسۍ ہسا چھِ دۄہَس دَہن بوٚہرین تُلناوان کَنجہِ أسۍ ہسا چھِ پٔر زَنہِ دِوان رۄپیہِ ہَتھ ہتھ سُہ ہسا گوٚو رۄپیہِ ساسٕے مطلب رۄپیہِ ساسس منٛز چھِ اَسہِ گژھان توتہِ ڈوٗنیس دہ بوٚہری تَیار پَتہٕ ہسا چھِ أسۍ یِم ڈوٗنۍ پھٹراوان مطلب کہِ أڑۍ ہسا چھِ کٕنان اِتھٕے پٲٹھۍ مَگر مےٚ سا باسیٚو واریاہ دِلچَسٕپ کَتھ ہسا باسے مےٚ مےٚ سا باسے مطلب یہِ بِزنٮ۪س ہسا باسیٚو یہِ کاروبار ہسا باسیٚو مےٚ واریاہ دِلچَسپ کاروبار پَتہٕ کیاہ چھِ أسۍ کران أسۍ ہسا چھِ اَتھ یُس ہسا یِم ڈوٗنۍ چھِ أسۍ ہسا چھِ پَتہٕ پھٹراوان پَتہٕ ہسا چھِ أسۍ یِمن یِم گوجہِ کَڑان پَتہٕ چھِ أسۍ تِم پیٚکیجن منٛز بران پَتہٕ ہسا چھِ أسۍ کران یِم یہِ ہسا یہِ ہسا بَنو مےٚ یہِ اکھ مخصوٗس بِزنٮ۪س پَنٕنہِ خٲطرٕ مَخصوٗس کاروبار ہسا بَنو وۄنۍ یہِ اَسہِ أسۍ ہسا چھِ پَتہٕ تِم گوجہِ چھِ تِم گوجہِ چھِ أسۍ کَڑان پَتہٕ ہسا چھِ أسۍ کران کٲم پَتہٕ چھِ أسۍ گژھان وَندَس دِلہِ پَتہٕ ہسا چھِ تِم گوجہِ أسۍ پکیجن منٛز کٕنان مِثال کے طور پَر اَگر أسۍ اوتانۍ دوٚن لَچھن ہٮ۪ژے ڈوٗنۍ أسۍ ہسا چھِ یِمن اَگر أسۍ تِم گوجہِ کٔڑ کٔڈِتھ کٕنہوکھ أسۍ ہسا چھِ تِمن یُتھ فٲیدٕ تُلان أسۍ ہسا چھِ پَتہٕ تَتہِ أسۍ ہسا اَگر أسۍ دۄن لَچھن ہٮ۪مو ڈوٗںۍ أسۍ ہسا چھِ تِمن پَتہٕ پٮ۪ٹھٕ زٕ زٕ لَچھ زینان تِکیازِ یِم ہسا نیبرِم چھِ یِم ہسا چھِ کٔشیٖر ہِندۍ یِم ڈراے فروٗٹ تِمن ہسا چھِ یِم واریاہ پَسند کران ؤنکیٚنس یُس ہا مےٚ باسان یُس ہسا ؤنکیٚنُک مَخصوٗس کاروبار چھُ سُہ سا چھُ یِہوے یا چھُ کٔشیٖر ہُند ژوٗنٹھ بِزنٮ۪س نہ تہٕ چھُ ڈوٗنۍ بِزِنٮ۪س مطلب مےٚ سا چھُ باسان تِکیازِ مےٚ کوٚر اَتھ پٮ۪ٹھ تَجرُبہٕ تہِ یِم دوٗنۍ ہٮ۪نَس پٮ۪ٹھ ڈوٗنۍ کٕننَس پٮ۪ٹھ اَتھ پٮ۪ٹھ ہسا کوٚر مےٚ تَجرُبہٕ واریاہ اَصٕل فٲیدٕ میلان